ہٮ۪لو اسلام علیکُم مےٚ حظ ٲس گٲڑۍ اکھ بُک کَرٕنۍ اَسہِ اوس پِکنِک گژھُن مےٚ چھِ کیٚنہہ پَنٕنۍ فیملی چھےٚ مےٚ سۭتۍ بیٚیہِ چھِ مےٚ کیٚنہہ سہلی زٕ ژور سۭتۍ تَقریٖبَن آسو أسۍ دہ پَندہ نَفر حظ تَتھ خٲطرٕ گژھِ تھوڑا گٲڑۍ آسٕنۍ حظ بٔڑ پَہن اَصٕل پَہن یۄس سانہِ خٲطرٕ تھوڑا ٹھیٖک گژھِ ہا زیادٕ دوٗر چھُنہٕ اَسہِ پکنِک گژھُن کیٚنہہ اَسہِ چھُ تھوڑا نَزدیٖکٕے گژھُن مَگر توتہِ گژھِ گٲڑۍ آسٕنۍ سانہِ خٲطرٕ ٹھیٖک تِکیازِ أسۍ چھِ دہ پَندہ نَفر حظ اَگر تُہُندۍ خٲطرٕ مُمکِن گژھِ سانہِ خٲطرٕ اَصٕل گٲڑۍ بُک کَرٕنۍ تہٕ اَگر تُہۍ ہٮ۪کِو کٔرِتھ تہٕ مےٚ حظ ؤنۍ زیو تیٚلہِ